آ یۄس زَن یہِ کرٛایم ریٹ ہُرے اَتھ چھِ واریاہ کاز اَکھ کاز چھُ اَتھ یہِ کہِ اَن ایمپلایمؠنٛٹ چھِ یِم زَن نٔے لڑکہٕ چھِ تِمَن چھِنہٕ ایٚمپلایمؠنٛٹ اپرچُنِٹی مِلان کینٛہہ ییٚمۍ کِنۍ زَن تِم غلط قدم تُلنَس منٛز کِنۍ چھِ گژھان مجبوٗر فار ایٚگزامپٕل کانٛہہ لڑکہٕ چھُ آسان تِم چھِ آسان محنت کٔرمٕژ تٔمِس چھُنہٕ یا کۄرَپشَن تہِ چھُ اَتھ منٛز آسان سُہ تہِ چھِ اَکھ فیکٹَر کُنہِ جایہِ چھِ آسان تٔمۍ محنت کٔرمٕژ سُہ چھُ فارم بران سُہ چھُ ایٚگزام تہِ سیٚود تٔمِس گژھان مگر تتھ چھِ گژھان کۄرپشن سُہ چھُ پَتہٕ تَنٛگ یِوان سُہ چھُ دپان کَرٕ کیاہ بہٕ سُہ چھُ پَتہٕ مُلوَس گژھان یا سُہ کَران سوٗسایڈ نَتہٕ چھُ سُہ کَران کانہہ کرایم تہٕ کیاہ چھِ یَتھ وَنان یُس زَن یہِ اَن ایمپلایمیٚنٹ چھُ یہِ چھُ ساروی کھۄتہٕ بوٚڑ ریٖزَن یِم چھِ لٔڑکہٕ کَران اَگرے گورمینٹَس پَزِہا یِمَن پَزِہا لڑکَن خٲطرٕ یہِ جاب اَپرچُنِٹی اویل کَرنہِ یِہندِ خٲطرٕ جاب فراہم کَرٕنۍ تَمہِ سۭتۍ کیاہ گژھِ ہا یِم لڑکہٕ چھِ یِم یُس لڑکہٕ جابس سۭتۍ آسہِ وابسطہٕ سُہ نہٕ ہسا ہیٚکہِ سُہ کرِ نہٕ کرٛایم کینٛہہ یُس نہٕ یُس بِہِتھ آسہِ سُے کرِ کرٛایِم تِکیازِ تٔمِس چھُنہٕ آسان سہارٕ وہارٕ کانٛہہ پونٛسہٕ کَماونُک ذٔریعہِ چھُنہٕ آسان تٔمِس دیٹ اِز واے کہِ سُہ چھُ کران چوٗز کرٛایم ہُہ تَمے موٗجوٗب چھُ سٲنۍ یۄس یہِ کنٹری چھِ یَتھ منٛز یہِ چھُ کرٛایم ریٹ زیادٕ تِکیٛازِ ییٚتہِ چھِ ان امپلایمینٹ تہِ زیادٕ اگرے اَسہِ یہِ خَتم چھُ کَرُن یہِ کرٛایم ریٹ تیٚلہِ پَزِ اَسہِ ایٚمپلایمؠنٛٹ خٲطرٕ ژھانڈُن کینٛہہ یِمن لڑکَن پَزِ اَسہِ ایمپلایمؠنٛٹ دِنۍ یِم پَزن اَسہِ مُلٲزِم لاگٕنۍ یِمن پزِ اَسہِ یِہٕنٛدِ خٲطرٕ پزن اَسہِ اِنڈسٹریٖز ترٛاوٕنۍ یَتھ منٛز یِم پَنُن جاب کَرن تَمہِ سۭتۍ کیاہ گژھِ کرٛایم ریٹ گژھِ واریاہ کَم تہٕ یہوے چھُ اَتھ سٔلوٗشَن